ییٚمہِ ساتہٕ اَسہِ پوٚژھ چھُ یِوان أسۍ چھِ پٔژھِس کَران واریاہ احترام چھِ أسۍ کَران پٔژھِس واریاہ عزت چھِ أسۍ کَران پٔژھِس یُس سون گَرٕ پوٚژھ چھُ یِوان تِکیٛازِ پوٚژھ چھُ آسان واریاہ اَکھ رٕژ اَکھ یہِ یُس اَنان چھُ گَرَس منٛز بَرکَت تہٕ پٔژھِس چھِ آسان واریاہ احترام تہٕ عزت کَرُن تہِ پوٚژھ چھُ آسان خۄداے سٕنٛدۍ طرفہٕ یُتھُے اَسہِ پوٚژھ چھِ یِوان أسۍ چھِ تٔمِس احترام کَران گۄڈٕنٮ۪تھ چھِ تٔمِس أسۍ پٔژھۍ کُٹھِس منٛز ژانان یُس اَسہِ پوٚژھ کُٹھ چھُ آسان تھوٚمُت یُس اَسہِ اَصٕل صاف یور نہٕ أسۍ پانہٕ چھِ اژان زیادٕ پَہمَتھ کیٚنٛہہ سُہ چھُ آسان اَسہِ پٔژھۍسی خٲطرٕ تھوٚمُت سُہ کُٹھ تور چھِنۍ أسۍ پوٚژھ ژانان اَمہِ پَتہٕ چھِ أسۍ پٔژھِس احترام کَران گۄڈٕنٮ۪تھ چھِ أسۍ پٔژھِس اَصٕل پٲٹھۍ چاے واے اَنان چاے چاناوان ژوٚٹ اَنان زٕ ترٛےٚ قٕسمہِ اَنان ژوٚٹ پٔژھِس خٲطرٕ تہٕ چاناوان چھِس پٲژھِس چاے وۄنۍ اگر گَرَم آسہِ گَرمَس منٛز چھِ پٔژھِس أسۍ جوٗس چاناوان تہٕ تَمہِ پَتہٕ چھِ ییٚلہِ جوٗس یا چاے چَاناوو اَسہِ پوٚژھ تَمہِ پَتہٕ چھِ أسۍ پٔژھِس کَران کٲم پَتہٕ چھِ أسۍ پٔژھِس کیٚنٛہہ ٹایِم گٔژھِتھ بَتہٕ اَنان بَتَس منٛز چھِ أمِس واریاہ سِنۍ رَنان گۄڈٕنٮ۪تھ چھِ أسۍ رَنان أسۍ چھِ اَنان تِم زٕ ژور قٕسمہِ سِنۍ چھِ أسۍ اَنان پٔژھِس خٲطٕر کۄکَر پوٗت اَنو أسۍ پٔژھِس خٲطٕر یُس مےٚ اَسہِ اَصٕل اَصٕل یِم یِم چھِ آسان ییٚتہِ بیٚیہِ اَنوَس رِستہٕ چھِ أسۍ بَناوان سَبزی چھِ اَنان اَصٕل اَصٕل سَبزی چھِ اَنان ژامَن چھِ ٹَماٹر چھِ أسۍ پٔژھِس خٲطرٕ کَران تَیار تہٕ بیٚیہِ چھِ أسۍ پٔژِھس خٲطرٕ رِستہٕ اَنان کَباب اَنان گۄشتاب ہٕنا بَناوان ناٹہِ پھٔلۍ ہٕنا بَناوان کۄرمہٕ بَناوان تہٕ سَتھ سِنۍ چھِ أسۍ پٔژھِس خٲطرٕ اَنان احترام خٲطرٕ یُس زیادٕ خصوٗصی پوٚژھ آسہِ تٔمِس چھِ سَتھ سِنۍ پٮ۪وان دِنۍ وٕنۍ یِتھَے کٔنۍ پوٚژھ آسہِ تٔمِس تہِ کَرو تویتہِ احترام اَنوکھ زٕ سِنۍ ترٛےٚ سِنۍ اَنو یُس زیادٕ خصوٗصی آسہِ تٔمِس چھِ اَنان زٕ پانٛژھ شےٚ سِنۍ سَتھ سِنۍ چھِ أسۍ اَنان بیٚیہِ چھِ ژیوٚٹ ووٚٹ أسۍ بَناوان تَتھ منٛز تاکہِ پوٚژھ تہِ چھُ خوش گژھان تہٕ تٔمِس تہِ چھِ لَگان مَزٕ کھٮ۪نَس بیٚیہِ چھِ لَگان اَسہِ تہِ مَزٕ کھٮ۪نَس